ہیلو السلام علیکُم ٹھیٖک چھِو حظ اَوا اَصٕل پٲٹھۍ ٹھیٖک اَہن حظ ٹھیٖک بہٕ چھَس ییٚتہِ ییٚمہِ اٮ۪ف بی اَے سکوٗلٕچ اونَر تُہۍ چھِوا اٮ۪لفا بُک سٕٹور یُس زَن اِسلام آباد چھُ مےٚ ٲس پَنٛنِس سکوٗلَس خٲطرٕ کیٚنہہ بُک کَلٮ۪کشَنٕز ضوٚرَتھ واریاہ زیادٕ کِتابہٕ ضوٚرَتھ مےٚ چھُ پرٛی نَرسٔری پٮ۪ٹھ رول ایٹتھَس تام مےٚ گٔے شُرٮ۪ن واریاہ زیادٕ کٔمی کِتابَن ہٕنٛز ییٚتہِ چھِ لایبٔری تہِ خٲلی مےٚ چھِ کِتابہٕ واریاہ زیادٕ ضوٚرَتھ تۄہہِ چھِوا اٮ۪ویلیبٕل یِم یِمَن لَگَن یِم اَصلہِ اَصٕل پبلِکیشن کیٛاہ ناو ؤنِو تُہۍ اَہن حظ اَہن حظ اَہن حظ یِم چھِ حظ اَتھ سٮ۪لبَس کیٛاہ چھُس سی بی اٮ۪س سی چھا اَہن حظ ٹھیٖک چھُ تیٚلہِ تۄہہِ کر چھُ یہِ سٕٹور کھُلاوُن تیٚلہِ یِمو أسۍ بیٚیہِ کیٛاہ دِمہو أسۍ لِسٹ اکھ کُس کُس کِتاب چھِ ضوٚرَتھ أسۍ گژھو ڈِفرنٛٹ کٕلاسَن منٛز أسۍ پِرٛژَھو یِمَن تۄہہِ کیٛاہ کیٛاہ نیٖڈ چھو تہٕ أسۍ کرہو پَتہٕ تۄہہِ سُہ تۄہہِ وَٹسیپ تَمہِ حِسابہٕ تھٲیزیو تُہۍ اَتہِ کِتاب موٗجوٗد أسۍ سوزو گٲڑۍ تُہۍ کٔرۍزیو تُہۍ بٔرۍزیو سُہ گاڑِ منٛز تہٕ أسۍ واتناوَو پَتہٕ سُہ پنٛنہِ لوکیشنہِ پٮ۪ٹھ

اَہن حظ اَگر تِم تہِ مِلَن تِم ساینَس چاٹ ساینَسٕکۍ یِم چاٹ چھِ نہ آسان سُہ سِکِلٹَن سِسٹم سُہ تہِ چھُوا تھاوان چاٹ تہِ چھُ ضوٚرَتھ مَگر ساینَسٕکۍ بیٚیہِ اٮ۪س اٮ۪س ٹی یِکۍ تٔمۍ تہِ تھٲیزیو دَہ وُہ تہٕ بیٚیہِ کٕلاس میٹ کاپیہِ تِمَن چھُ آسان اَصٕل صاف ورق تٔمۍ تہِ تھٲیزیو دَہ وُہ کاپیہِ تِکیازِ اَسہِ چھُ سکوٗلس اَصٕل رول ییٚتہِ چھِ زٕ پانژھ ہَتھ شُرۍ یِم نٕے خٲطرٕ چھِ ضوٚرَتھ ٹھیٖک حظ چھُ تیٚلہِ کرو بہٕ تۄہہِ لِسٹ سٮ۪نٛڈ تُہۍ تھٲیِو یِم تَیار أسۍ والو گٲڑۍ تہٕ أسۍ اَنو یِم ٹھیٖک چھا اچھا تُلہِ أسۍ یِمو وٕنۍ زٕ بَجے ہیوٗ تُلِو حظ بِہو خۄدایَس حَوالہٕ اَلسلام علیکُم